وعلیکُم سلام اَصٕل پٲٹھۍ گَرِ چھُوا ٹھیٖک اَسہِ ٲس ٹِکَٹ ضوٚرَتھ اَسہِ ٲس سرینگرٕ پٮ۪ٹھ جموں آ شَتوُہمہِ

نہ اَکہِ بَجہِ تھٲیِو

پانٛژھ ساس گژھِ سا برابَر کم گژھیٚس نہ کیٚنہہ نہ اَسہِ چھِ اَمہِ کھۄتہٕ کَمٕے مِلان شَتوُہمہِ چھِ ییٚلہِ مِلان مگر چھِ کَمٕے اَمہِ کھۄتہٕ ریٹَس زٕ ساس نہ وۄنۍ وُچھِو تُہۍ أتی گژھٮ۪س ما کیٚنٛہہ اچھا یہِ چھا ٹھیٖک آ مےٚ چھِ اَکہِ بَجے ضوٚرَتھ تیٚلہِ تھٲیزیو آ کٔرِو ترٛٮ۪ن نفرَن خٲطرٕ ترٛےٚ ٹِکٹہٕ آ اچھا اچھا محمد یوٗسُف تھٔٹی ٹوٗ بیٛاکھ چھِ بِن یامِن بِن یامِن

سمیٖنا ایٹی تھرٛی آ اچھا اچھا سیٖٹ آسہِ حظ اَسہِ أکۍسٕے جایہِ کِن اورٕ یورٕے اَسہِ اچھ اچھا یہِ گَژھِ روزٕنۍ تہِ أکِۍسٕے جاے اَسہِ چھِ چھُنہ اَتھ منٛز نَو وُہہ یُس چھِ تٔمِس تھٲیزیو وِنڈو سایڈ آ تُہۍ ہے کٔرِو پَتہٕ مَسیج اَدٕ حظ بِہیُو خُدایَس